یُس یہِ گُرٮ۪ن ۂنٛز سوأرۍ چھ یہِ آے نہٕ مطلب وۄنۍ کیٚنٛہہ یہِ أس بروٗنٛٹھ تہِ بروٗنٛٹھ مطلب یِم بروٗنٛٹھ أسۍ آسان لُکھ یِم بروٗنٛٹھ أسۍ آسان ییٚلہِ تِم لڑأے أسی کران ییٚلہِ تِم جنٛگ أسۍ کران تِم أسۍ گُرٮ۪ن پٮ۪ٹھے جنگ کران تم أسۍ گُرٮ۪ن پٮ۪ٹھے جنٛگ کران امہِ سۭتۍ ترِ اَسہِ یہِ کتھ فِکرِ زِ أسۍ ہٮ۪کو نہٕ یہِ ؤنِتھ کیٚنٛہہ کہ یِم آے وقتس سۭتی مطلب یہِ گُرۍ سوأرۍ وقتس سۭتی آے نہٕ کیٚنٛہہ یہِ أس بروٗنٛٹھ تہِ مطلب أزۍ یوٚت چھنہٕ کیٚنٛہہ یہِ أس بروٗنٛٹھ تہِ آسان